مےٚ اوس فیملی سۭتۍ شامَن ڈِنَر کَرُن تہٕ مےٚ چھِ فیملی أسۍ چھِ آلموسٹہٕ أسۍ شےٚ فیملی میٚمبَر یَتھ زَن زِ اسہِ ٲں بہٕ بیٚیہِ میٛون پارٹنَر چھُ بیٚیہِ چھِ اسہِ ترٛےٚ بَچہِ تہٕ اسہِ ؤنۍ تو تُہۍ ٲں أسۍ یمو شامَن ڈِنر خٲطرٕ تقریٖبًا تقریٖبًا دَہ بَجے تہٕ اسہِ گژھہِ رِزٔرٕو ٹیبٕل اَکھ آسُن تہٕ پارکِنٛگ وغیرہ تُہۍ کٔژَن بَجیٚن تانۍ چھُو ییٚتہِ بیٚہوان تاکہِ أسۍ یِمو تَمے حِساب تَیار گٔژھِتھ زِ أسۍ کٔژۍ بَجہِ نیرو گھرِ تہٕ ییٚتہِ آسہِ ہا ایٚویلیبٕل اسہِ ٹیبٕل تہٕ یہِ کٔژَن بَجیٚن تانۍ چھُ کھُلہٕ آسان بیٚیہِ ؤنۍ تو ییٚتیٛک کیٛاہ فیمَس ڈِشِز چھِ یِم اسہِ ٲں بَچیٚن خٲطرٕ آرڈَر کَرو کیٛوںکہِ بَچیٚن چھُنہٕ زیادٕ سٕپایسی فوڈ پَسنٛد کیٚنٛہہ تہٕ اسہِ ؤنۍ تو تُہۍ یُتھ کیٚنٛہہ چھا ییٚتہِ میٚنیٛو زِ تِم کَرِ ہان ییٚتیٛک فوٗڈ ایٚنجوٛاے